تہٕ بیٚیہِ ہسا چھِ گورمنٹن تھٲمژٕ گریستٮ۪ن خٲطرٕ واریاہ زیادٕ سکیٖم تہٕ مطلب یِم ہسا مطلب یِم آفسر وافِسر چھِ یِم نسا چھِ غریٖبَن تانۍ واتناوان کینٛہہ یِم سکیٖم تہٕ اس لیے مطلب گژھن یِم سکیٖم سارنٕے تامَتھ واتناونہِ تِکیازِ سارنٕے فٲہِدٕ